آن لاین یُس سِسٹم چھُ یہِ چھُ اَسہِ خٲطرٕ واریاہ فٲیدٕ مند أسۍ چھِ آن لاین ہیٚکان کَلاس پٔرِتھ کٕلاس چھِ أسۍ ہیٚکان پٔرِتھ یوٗٹوٗب پٮ۪ٹھ تہِ یا ایپ تھروٗ تہِ چھِ أسۍ ہیٚکان پٔرِتھ ایپ کہِ ذٔریعہِ تہِ چھِ أسۍ ہیٚکان پٔرِتھ یوٗٹوٗب پٮ۪ٹھ اَگر مطلب اَگر کٲنسہِ ٹیٖچرَس نِش أسۍ پَرو پَتہٕ یی نہٕ تٔمۍ سُند سَمجھ کِہینۍ پَتہٕ ہیٚکو أسۍ بیٚکِس ٹیٖچرَس نِش تہِ پٔرِتھ آن لاین ہیٚکو أسۍ شاپِنگ تہِ کٔرِتھ کُنہِ ساتہٕ آسہِ نہ اَسہِ فرست کِہینۍ أسۍ ہیٚکو نہٕ بازر گٔژھِتھ کِہینۍ شاپِنگ کرنہٕ خٲطرٕ أسۍ ہیٚکو آن لاین شاپِنگ کٔرِتھ بیٚیہِ کُنہِ ساتن اَگر پوٚژھ یی مطلب واریاہ ژیٖر یی پَتہٕ آسہِ ہیٚکو نہٕ أنِتھ تٔمِس خٲطر سیُن کیٚنٛہہ أسۍ ہیٚکو آرڈر کٔرِتھ آسہِ واتہِ سورُے کیٚنٛہہ گرٕ زیادٕ فٲیدٕ ایجوٗکیشن سِسٹمَس منٛز مطلب پَرُن گوٚو واریاہ آسان اَگر نہٕ کانٛہہ کوشچن آسہِ تَگان کِہینۍ أسۍ چھِ ہیٚکان سُہ گوٗگلہٕ پٮ۪ٹھ کٔڑِتھ یا یوٗٹوٗب پٮ۪ٹھ چھِ ہیٚکان کٔڑِتھ بیٚیہِ چھِ أسۍ اَصٕل پٲٹھۍ تہِ ہیٚکان سَمجھتھ سُہ